وعلیکُم السلام کیٛاہ حظ ٹھیٖک زٕ ہَتھ رۄپیہِ پَرواے میٛٲنِس کِلنِکَس پٮ۪ٹھ تہٕ بہٕ دِمہٕ تۄہہِ دوا اَصٕل پَے چھُوا کِلنِک کَتٮ۪ن چھُ چھُنَہ تٔتھی بۄنکَنٮ۪تھ کِلنَِک ڈاکٹَر سُنٛد ناو تُہۍ وٲتۍزیو پَگاہ تور پَگاہ وٲتۍزیو تُہۍ ژور بَجے تور ٹھیٖک چھےٚ چھُنہٕ پَرواے پَگاہ وٲتۍزیو تُہۍ توٗرۍ تۄہہِ اَصٕل دوا کِہیٖنۍ چھُنہٕ پَرواے تۄہہِ چھا باسان نَرٮ۪ن زنٛگَن کِہیٖنۍ چھُنہٕ پَرواے تۄہہِ آسہِ کَمزوٗی بہٕ دِمہٕ تۄہہِ اَصۭل دوا تُہۍ ییٖزیو پَگاہ ٹایمَس پٮ۪ٹھ کِہیٖنۍ چھُنہٕ پَرواے باسان کیٚنٛہہ بیٚیہِ ڈاکٹَر دِوان زیادٕ تیز دوا چھِ باسان پَتہٕ میٛادٕ چھِ تَمہِ سۭتۍ خراب گژھان تہٕ ٹٮ۪نشَن کیٚنٛہہ کِہیٖنۍ چھُنہٕ پَرواے تُہۍ وٲتۍزیو پَگاہ سٲنِس کِلنِکَس پٮ۪ٹھ ژور بَجے وٲتۍزیو تُہۍ تور کِہیٖنۍ چھُنہٕ پَرواے بہٕ دِمو تۄہہِ دوا اَصٕل کِہیٖنۍ چھُنہٕ پَرواے مگر ٹایمَس پٮ۪ٹھ وٲتۍزیو فیٖس چھُ زٕ ہَتھ رۄپیہِ ٹھیٖک چھا اَوا اَوا ٹایمَس پٮ۪ٹھ باقٕے چھُنہٕ کیٚنٛہہ بِہِو حظ رۄبَس حوالہٕ